فیبَر کیسلُک اکھ رَنٛگہٕ ڈَبہٕ یتھ مَنٛز تَقریبن بہہ کَلَر ٲسۍ تہٕ أکِس ہَتَس تہٕ شیٹھَن رۄپیَن پیٚو مےٚ سُہ واریاہ سَستہٕ ریٹَس پیٹھ مِلِتھ سُہ پروڈَکٹ تَتھ مَنٛز آسہٕ بَلایا واریاہ خوٗبی تِم بہہ کَلَر تِمو بَہو کَلرو سۭتۍ بَنٲے مےٚ واریاہ پینٛٹِنٛگ یِم واریاہ زَبَردست بَنے بہٕ اوسُس اکھ اکھ زۭز کَلَر پانہٕ ؤنۍ رَلاوان یا دۄیَو کھۄتہٕ زیادٕ رَلاوان پانہٕ ؤنۍ تہٕ تِم ٲسۍ زَبَردست نوٚوٕے کَلرا بَناوان تِم رٔلِتھ تیُتھ اوس نوٚوٕے کَلرا گَژھان پٲدٕ امکٮ۪ن پینٛٹِنٛگہِ مَنٛز اوس اکھ چارٕم ہیوٗ یِوان زَبَردَس پینٛٹِنٛگ ٲسۍ بَنان تہٕ سُہ پروڈَکٹ گوٚو مےٚ واریاہ پَسَنٛد تکیازِ تمِچ ریٹ ٲس واریاہ کم تہٕ پروڈَکٹ پروڈَکٹ یُس پروڈَکٹ تہٕ اوس واریاہ اصل سُہ رَنٛگ اوس تِمَن مَنٛز بٔرِتھ سُہ رَنٛگ تہِ اوس واریاہ زیادٕ تہٕ واریاہ اصل رَنٛگ بہہ کَلَر ٲسۍ یِمَن کَلرَن مَنٛز شٲمِل ٲسۍ اکھ اوس کرٛہُن وۄزُل لیوٚدُر سبز نیوٗل ماز کَلَر

بیٚیہِ تہِ واریاہ بیٚیہِ تہِ واریاہ واریاہ ٲسۍ یُہُنٛد نہٕ مےٚ یاد چھُ ناو کِہیٖنۍ تِمو کَلرو سۭتۍ تمو رَنٛگہٕ ڈَبو سۭتۍ بَنٲے مےٚ واریاہ پینٛٹِنٛگ تقریبن بَنایہِ مےٚ تِمو رَنٛگہٕ ڈَبو سۭتۍ ژور پانٛژھ پینٛٹِنٛگ یِم مَگَر بَنے تہِ آٹ پیٖس زَبَردست پینٛٹِنٛگ بَنے تہٕ اَجہِ چھےٚ مےٚ گَرے تہٕ تِمَن کَرٕ بہٕ اِنشا اللہ پھریم تہٕ تِم تھاوَکھ بہٕ شووَس تہٕ تِم آٹ پیٖس تہٕ زَبردَس بہترین آٹ پیٖس بَنے سُہ پروڈَکٹ آو مےٚ واریاہ پَسَنٛد یُس فیبَر کیسلُک اوس تہٕ فیبَر کَسلُک اَنے مےٚ بُرُش تہِ تٔتھۍ سۭتۍ سُہ بُرُش تہِ اوس زَبَردَس تمہِ بُرشہِ سۭتۍ تہِ مِلے درٛایہِ مےٚ واریاہ کٲم تہٕ سُہ پروڈَکٹ اوس زَبَردَس فیبَر کَسلُک اوس سُہ آز واریاہ کٲلۍ سُہ مٕژرِتھ سُہ ڈَبہٕ تَقریبن ترٛیٚیہِ ژورِ ریٚتۍ مےٚ وُچھ کینٛہہ کینٛہہ ژھا رَنٛگ ٲسۍ گٔمٕتۍ خَراب تِم ٲسۍ ہۄکھمٕتۍ ہۄکھ ہۄکھٕۍ گٔمٕتۍ ہۄکھنہٕ کہِ وَجہ سۭتۍ تِم ٲسۍ گٔمٕتۍ واریاہ دٔرۍ ییٚمہِ کِنۍ تِم بیٚکارٕے چھِ وٕنہِ تِم لَگَن نہٕ وۄنۍ کُنے تہٕ اَلبَتہ کینٛہہ رَنٛگ ڈَبہٕ ٲسۍ اصل تِم چھِ وٕنتہِ اِتھے کنۍ تِم چھِ اصل ڈَبہٕ تِم چھِ ٹھیٖک تمو سۭتۍ ہیٚکہٕ بہٕ کینٛہہ پینٛٹِنٛگ بَنٲیِتھ تہٕ یِم مےٚ پَرٕ رَنٛگ چھِ تِم اَنَکھ بہٕ وۄنۍ تہٕ بہتریٖن پروڈَکٹ واریاہ زَبَردَس پروڈَکٹ